سٲنِس ایٚریاہَس منٛز چھٕ یِم یِم کامہِ یِوان کرنہٕ مطلب کہِ گۄڈٕنیٚتھٕے چھِ أسۍ یہِ کران کرٕول یَتھ أسۍ وَنان چھِ ؤرک اِن کرافٹ چھِ أسۍ کران ییٚتہِ ییٚتہِ ہسا چھِ أسۍ آرِ کٲم بَناوان کران سوٗٹن یا ساڈیٚن چھٕ کرن یِم حظ زَن نیٚبرٕ چھِ لاگان أسۍ حظ چھٕ کٲشِر لاگان فِراق سوٗٹ یا چھٕ أسۍ پھیٚرن لاگان أسۍ چھِ سِمپٔل شَلوار سُوان یَتھ أسۍ شرعی یَزار چھٕ وَنان یَتھ فِراق چھٕ لاگان سَمپٔل أسۍ اَگر سوزنہِ کٲم چھِ کران یا اَتھٕ تِلہٕ یِتھ أسۍ وَنان چھِ سُہ ہسا چھ واریاہ زیادٕ مطلب قُۭمتی گژھان أسۍ چھِ اَتھٕ تِلہٕ لاگان پَلون ییٚلہِ نیٚبٔرِم ٹوٗرِسٹ چھُ یور چھُ یِوان یِم ہسا چھِ ایٹریکٹ گژھان اَتھ کُن یِہٕنٛز کٔشِش چھِ بَڑان اَتھ کُن کہِ زِ أسۍ تُلو یِم أسۍ اَنو یِم یِم نیٚبرِم ٹیوٗرِسٹ چھٕ عام طور یِم ہسا چھٕ زیادٕ کرِول کامہِ ہِنٛدۍ یِم پَلو نِوان یِم حظ چھٕ أمۍچہِ ٹوپہِ نَوان أمۍکۍ بیگ نِوان اَمِکۍ یِم جیکیٚٹس نَوان یِم فِراق نَوان مطلب کہِ اَمہِ سۭتۍ چھٕ یِم سٲنِس ماحولَس سۭتۍ ایٚٹریکٹ گژھان وابسطہٕ روزان